وعلیکُم اسلام کٕم چھُ حضوٗر آ کَم چھُو

تُہۍ چھُو پٕلَمبَر آچھا آچھا آچھا اَسہِ ٲسۍ نَلکہٕ زٕ ژور شیرٕنۍ تِمَن چھِ لیٖکیج گژھان تُہۍ ہیٚکوٕ آز یِتھ چلو تیٚلہِ چھِ وٕ یُن ایٚکیٛاہ دۄن گٲنٛٹَن تانۍ ہَہ چلو چلو اوٚکے اوٚکے شُکریہ